اگر أسۍ ٲں وُچھو ٲں یِم ٲں جموں کشمیٖرَس منٛز چھِ ٲں مطلب گورمِنٹَن تھٲیمژٕ واریاہ سِکیٖم پرٛوگرٛام بَنٲیمِتۍ ٲں ایٚجوکیشنَس منٛز چھِ ہیٚلٕتھ کِیرَس منٛز چھِ اۭں تہٕ بیٚیہِ چھِ تٔمۍ تھٲیمِتۍ آسان چھِ اولڈٕ لایِک کہِ اولڈٕ لوٗکھ چھِ آسان یِم بٕڑٕ چھِ تِمَن چھِ تٔمۍ تھٲیِمِتۍ کیٚنٛہہ پونٛسہٕ کانٛہہ چھُ آسان نوتہٕ وَان تِمَن چھِ تٔمۍ تھوٚمُت فَنٛڈ کانٛہہ چھُ آسان غریٖب تِمن چھِ تٔمۍ تھٲیمِتۍ مکان خٲطرٕ آے اے وَے ہَٹ چھِ تٔمۍ دِژمَژ تِمن یِم ٲں رِٹایَر چھِ گژھان تِہنٛدِ خٲطرٕ چھِ تٔمۍ تھوٚمُت پیٚنشن تہٕ یِمن کانٛہہ خَانٛدار چھُ مران تِہنٛدِ خٲطرٕ چھُ تٔمۍ تھوٚمُت ٲں وۄنۍ کیٚنٛہہ سِکیٖم کہِ تِمن تریٚن پونٛسہٕ تہٕ یِم سِکیٖم چھِ واریاہ اصٕل یِمو سۭتۍ چھُ ٲں انسان ہیٚکان پانٔے سیٚلٕف ٲں اِنڈِپیٚنٛڈیٚنٛٹ روزان ہیٚکان روٗزِتھ سُہ چھُنہٕ ہیٚکان کٲنٛسہِ پٮ۪ٹھ ڈِپیٚنٛڈ روٗزِتھ کیٚنٛہہ تہٕ سُہ چھُ ہیٚکان پَنٕنۍ زنٛدگی اصٕل پٲٹھۍ گُزارٕ کٔرِتھ اگر وُچھو أسۍ کہِ ٲں کانٛہہ چھُ آسان غریٖب سُہ چھُ دَپان بہٕ ہیٚکَکھ نہٕ شُرۍ پَرنٲیِتھ کیٚنٛہہ مگر س گورمِنٹَن چھِ تھٲمٕژ اسہِ تِم ٲں ایٚویلیبٕل تِم ٲں سٔروِسز کہِ أسۍ چھِ ہیٚکان دٔہمہِ تانۍ یا کٔہمہِ تانۍ مُفتی یِمن پرنٲیِتھ گورمِیٚنٛٹ سکوٗلن منٛز یا کانٛہہ چھُ دپان کہِ بہٕ ہیٚکہٕ نہٕ ہسپتالس منٛز ڈیٚلؤری کٔرِتھ زنانہِ کیٚنٛہہ مےٚ چھِنہٕ پونٛسٔے مگر گورمِنٹَن چھِ تھٲیمِتۍ اسہِ ہسپتالس منٛز پرٛے گورمیٚنٛٹ ہَسپَتالَن منٛز فِرٛی ٲں ڈیٚلِؤری تِمَن چھِ تورٔے دوا تہِ دِوان فرٛی تِمَن چھِ ہر کانٛہہ چیٖز دِوان تورٔے فرٛی کہِ تِم چھِ ہیٚکان پَتہٕ پَنُن اصٕل پٲٹھۍ ٲں گٔژھِتھ ہَسپَتالَن منٛز ماجہِ ہُنٛد زُو تہِ بَچٲیِتھ شُرۍ سُنٛد تہِ بَچٲیِتھ